آز کل چھِ جاب میلُن واریاہ زیادٕ مُشکل گٔمٕژ مگر آز چھِ سٲری لوٗکھ یژھان اِن ڈِپیٚنڈینٹ گژھُن آز یِتھُے شُرۍ ایٹتھٕ کلاس چھُ پَران تٔمس چھُ پتہٕ سُہ چھُ پتہٕ شرمند گرِکیٚن پونٛسن مندٕچھان تہٕ سُہ چھُ ونان بہٕ گژھٕ ہا اِن ڈِپیٚنڑنٹ گژھُن گرِکیٚن پٮ۪ٹھ گَژھنہٕ بہٕ دارٕمدار روزُن کیٚنہہ بہٕ گَژھٕ پانٕے کماوُن تمہِ خٲطرٕ تہِ چھُ وارِیاہ زیادٕ مطلب تٕم چھِ یوٗٹیوٗب کَران یوٗز یوٗٹیوٗبر تہٕ تم تم تمہِ خٲطرٕ تہِ چھُ تِمن پیمنٹ یِوان ویٖڈیو کِریٹر جس لایِک اِنسٹاگرام چھِ یم چلاوان تہٕ تپٲرۍ تہِ چھِ یم پونٛسہٕ ہیٚکان کمٲیتھ تہٕ بیٚیہِ گاڑِ واڑِ چلاوان مطلب وارِیاہ زیادٕ چھِ آز تِم چیٖز تہِ یِم آز لوکٕٹۍ لوکٕٹۍ یِم پانے مطلب اِن ڈِپنڈنٹ یِم سکوٗل تہِ چھِ تھوان جٲری تہٕ مگر ہورٕ چھِ تِم پاٹ ٹایم جاب کَران کہِ پانس واتناونہٕ خٲطرٕ مطلب یِم تٔم پانس چھِ انڈِپنڑنٹ تھاونہِ خٲطرٕ تم تہِ کامہِ کَران